ہیٚلو اَسلامُ علیکُم وعلیکُم سلام تُہۍ چھُو حظ ٹھیٖک پٲٹھۍ شُکُر شُکُر کٔرِو عرضا اچھا دَنٛدَس اوسوٕ دود یہِ کَر پٮ۪تھ گوٚو تۄہہِ زٕ ترٛےٚ دۄہ گٔیوا تۅہہِ چھِنہٕ حظ یہِ اَچھا یہِ ؤنۍ تَو تُہۍ مےٚ اَکھ چیٖز ایکٕسرے ویکٕسرے تُلوٕ اَتھ کِنہٕ کِنہٕ تۄہہِ چھُو یِتھٕے کٔنۍ رَوٲنی دوا تُہۍ کٔرِو کٲم تُہۍ کٔرِو حظ کٲم تُہۍ یِیِو میٛٲنِس کِلنِکَس پٮ۪ٹھ مےٚ چھِ ییٚتہِ مین ٹاونَس گانٛدربَلَس منٛز چھِ مےٚ کِلنِک تُہۍ یِیِو پگاہ توٗرۍ تہٕ بہٕ دِمہٕ اَتھ نظر آرام سان بہٕ وُچھٕ کیٛاہ دٔلیٖل چھِ کیٛازِ اَگر دَنٛدَس بچاونٕچ ٲسۍ کیٚنٛہہ کوٗشِش کَرٕ بہٕ گۄڈٕ بچاونِچٕے اَگر مےٚ باسٮ۪و تیٚلہِ ہٮ۪کہون یہِ کٔڈِتھ تہِ تُہۍ ہے زیٚو نہٕ سۄ ٹٮ۪نشَن آ تۄہہِ چھُو کَرٕنۍ یِتُے یوت کٲم تھوڑا وَنَہو بہٕ کیٚنٛہہ دوا پھلٮ۪ن دۄن ترٛیٚن ہُنٛد ناو یہِ چھُو تۄہہِ تھوڑا دَگہِ ہٕنٛدۍ موجوٗب تۄہہِ چھُو کھیٚون یہِ فِلحال اَچھا سُہ اوسوٕ تُہۍ کھیٚوان تہٕ دود تٔتی تہٕ یِہَے دَگے گژھان منٛز منٛز فرق ٹھیٖک ٹھیٖک اَچھ تُہۍ کٔرۍزیٚو کٲم تُہۍ یِیِو نا یور کِلنِکَس پٮ۪ٹھ تہٕ تُہۍ یِیِو تۄہہِ چھُو ایپواینٛٹمٮ۪نٛٹ اَمہِ خٲطرٕ رَٹُن کیٛازِکہِ بہٕ چھُس بیٚہوان مین کِلنِکَس پٮ۪ٹھ آتھوار دۄہٕے یوت بہٕ چھُس نہٕ باقِیَن دۄہَن آسان چھُس بہٕ باقِیَن جایَن بِہِتھ اَتہِ چھُس بہٕ بہوان مین گانٛدربَلَس منٛز تُہۍ یِیِو یِیِو تُہۍ اَتھوارِ دۄہ تہٕ تُہۍ رٔٹِو مگر اٮ۪پوایٹمٮ۪نٛٹہٕ اٮ۪پوایٹمٮ۪نٛٹہٕ چھُ رَٹُن یہِ چھُو تۄہہِ رَٹُن آتھوار دۄہ صُبحٲہی یہِ چھُنہٕ اَز تۄہہِ رَٹُن آتھوار دۄہ صُبحٲے کٔرِو تُہۍ کال نمبرَس تہٕ تَتہِ دِنَو توہہِ ایپوایٹمٮ۪نٛٹہٕ تُہۍ یِیِو آتھوارِ دۄہ کَرَو تۄہہِ بہٕ آرام سان سورُے چیٚک بہٕ وُچھ کیٛاہ دٔلیٖل چھِ اَگر دَنٛدَس کیٛاہ دٔلیٖل روٗٹ کَنال ووٗٹ کَنال تہِ کَرٕ بہٕ اَگر دَنٛد باسٮ۪و بچاو سُہ تہِ بچاوَن بہٕ اَگر مےٚ باسٮ۪و یِتھٕے کَنہِ گژھِ یہِ فِلِنٛگ سۭتۍ ما گژھِ ٹھیٖک فِلِنٛگ تہِ کَرہوس وۅنۍ اَگر کانٛہہ حتمی کوٗشِش کَرٕ بہٕ بہٕ بچاوَن یہِ اَگر نہٕ وۅنۍ کِہیٖنٛۍ باسیے کِہیٖنٛۍ آپشَن تیٚلہِ چھَو تۄہہِ پَیی تیٚلہِ چھُ دَنٛد پٮ۪وان کَڈُن تہِ سُہ چھِنہٕ مطلب کوٗشِش کوٗشِش کَرَو أسۍ آرام سان تُہۍ مہٕ ہیٚیِو ٹٮ۪نشَن بیٚیہِ آ تیٚلہِ ییٚلہِ باسہِ تیٚلہِ کَرَو أسۍ أتی بہٕ کَرہو تۄہہِ روٗٹ کنال یا بہٕ دِمہو تۄہہِ اَتھ نوٚو دَنٛد تہِ اَتِتھ سُہ چھِنہٕ ٹٮ۪نشَن کیٚنٛہہ تہٕ وۅنۍ تۄہہِ گٔژھٮ۪وٕ نہٕ آ تٮُ۪تھ تہِ ما تھاوَو أسۍ تَتہِ مطلب تۄہہِ گژھٮ۪وٕ پتہٕ نۄقصان گژھُن نۄقصان تہِ دِمہو نہٕ بہٕ تۄہہِ گژھنہٕ کِہیٖنٛۍ یا بہٕ تھاوَو تُہۍ روزٮ۪و پتہٕ دۄہٕے روزٮ۪و دَگ روزٮ۪و اَتھ یا تٮُ۪تھ قٕصا روزِ تہٕ سُہ روزِ نہٕ اِنشاءاللہ تُہۍ کٔرِو آتھوار دۅہ وِزِٹ تہٕ بیٚیہِ مہٕ ہیٚیِو ٹٮ۪نشَن بہٕ دِمہٕ پانٕے نظر بہٕ کَرٕ اَتھ سورُے اٮ۪کٕسرے وٮ۪کٕسرے تہٕ تُہۍ دِیِو اِنشاءاللہ دِیِو تُہۍ کٲلۍکٮ۪تھ نظر تہٕ چھِنا ٹھیٖک چلو چلو بِہِو خُدایَس حوال او کے